سٲنِس گامَس منٛز چھِ مختلف ذٔریعہ آبٕکۍ یِم زَنہٕ کہِ یہِ چھِو ناگ سٲنٛدرَن چھِ یِمَن منٛز چھِ ؤری کِس ؤرِیَس روزان سرٛانٛدرٔنۍ ہُنٛد آب ناگُک آب تہٕ ویٚشہِ ہُنٛد آب